اَفکورُس بہٕ چھُس ایویَر اٮ۪لیکٹرکسِٹی ڈینجَٲرٕس یِم چھِ خاص کر یَتھ ٲسۍ وَنان چھِ اٮ۪لیکٹرکسٹی کَرَنٹ لَگنُک خَطرٕ یُس آسان چھُ تتھ نِش چھُس بہٕ ایویَر یا مطلب باقٕے لوٗکھ تہِ چھِ تَتھ نِش ایویَر اَگر أسۍ اٮ۪لیکٹڑکسِٹی ہنز کَتھ کَرو اٮ۪لیکٹرکسٹی چھِ اکھ وایٹَل رول اِنسان سٕنز لایفہِ منٛز یعنے کہِ أمۍ چھِ اِنسان سٕنز زِندگی واریاہ برونٹھ پَکنٲمٕژ یعنے کہِ یہِ چھےٚ اِنسان سٕنز زِندگی گاشہٕ دار بَناوان شامَس ییٚمہِ ساتہٕ أسۍ بیٚہوان چھِ تَمہِ ساتہٕ چھِ اٮ۪لیکٹرکسٹی اَسہِ ضوٚرتھ سُہ کُس چیٖز چھُ یَتھ جایہِ نہٕ اٮ۪لیکٹرکسٹی وٕنکیٚس ضوٚرتھ چھِ واشِنگ مِشیٖن چھِ گرِ چھِ مطلب تۄہہ تہِ مطلب تِم آیٹَم یِم پاورَس پٮ۪ٹھ پاور کیٹَل چھےٚ رایِس کُکَر چھُ کۄس جاے چھنہٕ یَتھ جایہِ چھنہٕ اٮ۪لیکٹرکسٹی ہُند اِٮستعمال چھُ مَگر اٮ۪لیکٹرکسٹی سۭتۍ سۭتۍ چھُ اَمیُک ڈینجَر تہِ آسان یعنے کہِ کَرَنٹ لَگنُک خطرٕ اَگر أسۍ وٕچھو بڑین بڑین سِٹیشنن پٮ۪ٹھ تَتہِ چھِ آسان خٲلی ڈینجٲرٕس ڈینجر یعنے کہِ تَتہِ چھُ آسان ریڈ بوڑ لَگٲوِتھ یعنے کہِ ییٚتہِ ہسا چھُ خَطرٕ اٮ۪لیکٹرسٹی اَگر نہٕ أسۍ یعنے کہِ کٲشرِس اَصٕل پٲٹھۍ پَکو تَتھ منٛز اَگر پاور سِٹیشَن پاور ہاوُس چھُ آسان بوڑ یا بَدل کیٚنہہ چھُ آسان تَتہِ چھُ آسان یہِ میجٲرٕس یا کُنہِ جایہِ چھُ آسان بوڑ کھٲلِتھ کہِ مطلب یَتھ ہسا چھُ أرٕتھ وٲلِتھ أرٕتھ یعنے کہِ ہیرِ پٮ۪ٹھ چھُ بۄن وٲلِتھ أرٕتھ یعنے کہِ مان ژٕ یہِ اَتھ ہسا چھُ کیاہ چھِ یَتھ وَنان کَرَنٹ لَگنُک خطرٕ اَتَتھ چھُ آسان یا امہِ علاوٕ چھُ اَسہِ آسان وٕچھُن کیاہ چھِ یَتھ ونان پٮ۪ٹھٕے کِنۍ چھُ ہاے ٹینشَن لایِن پَکان کاہ ساس اَتھ نِش چھُ آسان ایوایِڈ کَرُن کہِ مطلب اَسہِ مہ لَگہِ اُکُن اَتھ کُنہِ ساتہٕ چھُ کُلِس پیوان کھسُن اُکُن مہ لَگہِ اَتھٕ تَمہِ ساتہٕ چھُ خیال تھاوُن یا کُنہِ ساتہٕ چھِ أسۍ گاڑِ چھتَس پٮ۪ٹھ آسان کُنہِ ساتہٕ چھُ آسان پایپہِ ٹُکرٕ تُلُن یا شیشتٕر ٹُکرٕ تُلُن یہِ مہ لَگہِ ہٮ۪رِ تارِ تِمن ہُند چھُ خَیال تھاوُن تہٕ یِتھ پٲٹھۍ ہٮ۪کَو أسۍ اِلیکٹرسٹی نِش بٔچھِتھ یا خاص کر تِمَن جاین چھِ پیوان اٮ۪لیکٹرسٹی لاین پَکناوٕنۍ یۄس بٔستی منٛز چھےٚ آسان تَتھ چھُ آسان پٮ۪ٹھٕے رَبَر کوٹِنگ کٔرِتھ سُہ چھُ آسان اورَے یعنے کہِ سُہ چھُ تورَے رِکَمَنڈٕڈ آسان مِثال کہِ طور پَر أسۍ کَپٲرۍ پَکناوو یہِ لایِن تَمہِ ساتہٕ چھُ پیوان خیال تھاوُن اَمہِ سۭتۍ ہٮ۪کَو أسۍ اٮ۪لیکٹرسٹی کَرَنٹ نِش بٔچِتھ تِکیازِ اَگر اٮ۪لیکٹرسٹی ہُند کَرَنٹ لَگہِ کاہ ساسُک اِنسان سُند بَچُن چھُ مَحال سُہ چھُ تٔتی اِنسانَس زوٗ کَڑان یِتھٕے پٲٹھۍ چھُ اَسہِ آسان تھاوُن خیال کیاہ چھِ یَتھ وَنان ییٚمہِ ساتہٕ اَسہِ گامَس منٛز ٹرانَسفارٕم چھُ آسان ییٚمہِ پٮ۪ٹھ اَسہِ بِجلی واتان چھےٚ سارنٕے تَمہِ ساتہٕ چھُ آسان تَمیُک خیال تھاوُن یہِ ٹانَسفارمَر تھاو تھوڑا ہُکُن پَہنَتھ بَچہٕ گژھِ نہٕ تُکُن واتُن یا فیزَس کُن گژھِنہٕ نہٕ تھپھ دِنۍ مطلب یِمن چیٖزُن ہُند چھُ پیوان تَمہِ ساتہٕ خیال کَرُن تہٕ یِم چیٖز چھِ اَسہِ مَدِ نظر تھاوٕنۍ اَمہِ سۭتۍ ہٮ۪کَو أسۍ اٮ۪لیکڑکسٹی مطلب اَمہِ ڈینجر نَش بٔچِتھ یِم چھِ اَسہِ ایوایِڈ کَرٕںۍ یِم چھِ تِتھٕے پٲٹھۍ اَگر أسۍ وٕچھو مان ژٕ گرَن منٛز چھِ تار آسان ضوٚرتھ اَتھ گژھِنہٕ سۄ ننٛگہٕ تار آسٕنۍ کیٚنہہ اَتھ گژھِ نہٕ کوٹِنگ آسٕنۍ پھٹمٕژ کِہیٖنۍ نہٕ یہِ گژھِ آسٕنۍ پوٗرٕ نٔو تار بیٚیہِ گژھِ آسٕنۍ اَصٕل کالٹی ہنز لَایِک ہٮ۪ؤلز چھِ یا یِتھٕے پٲٹھۍ پولِکیب چھِ مَگر یِمَے یِمَے یِم برینڈ کَمپٔنیٖز چھِ یِہٕز تارٕ گٔژھۍ آسٕنۍ ییٚنہٕ کیٚنہہ سَستہٕ میٹیٖریَل لوٚگ تہٕ صُبحَس گَژھِ شاٹ سٔرکیٹ یا کیٚنہہ